آ ہیٚلو سلامُ علیکُم آ وعلیکُم سلام ؤنِو آ شُکُر خُدایس کُن ٹھیٖک آسا تُہۍ چھُو ٹھیٖک آ اَصٕل پٲٹھۍ الحمدُللہ آ آ أسۍ چھِ سِکی وٲلۍ أسۍ چھِ سِکی آنرٕے

اَدٕ ٲش کٔرِتھ بنہِ ہے آ أسۍ ہیٚکو تۄہہِ اَصٕل پٲٹھۍ سِکی بوٚرڈ دِتھ رینٹس پٮ۪ٹھ تۄہہِ مرضی گژھِ ہاف آسہِ کِتھٕ پٲٹھۍ آسہِ استعمال کرٕنۍ کِتھٕ پٲٹھۍ آسہِ ضروٗرت بنہِ ٲش کٔرِتھ میسر آسہِ بیٚیہِ اَصٕل رینٹس پٮ۪ٹھ بیٚیہِ اَصٕل مِٹیریل آ اصٕل پٲٹھۍ تۄہہِ تُہٕنٛدِ طرفہٕ گَژھِ نہٕ اَسہِ کٕہیٖنٛۍ تہِ شکایتھ آسٕنۍ تُہۍ گژھِو خۅش تہٕ خوشحال روزٕنۍ آ آ بِلکُل سُہ یِیہِ رینٹس پٮ۪ٹھ تہِ چھِ ایٚویلیبُل یہِ تۄہہِ چھُ اگر تُہۍ اَچھ اَچھا اَچھا اگر تُہۍ اَتھ چھِ گژھان پانٛژھ شےٚ ہتھ رینٛٹ سِکی بورڈس ولہٕ کیٚنٛہہ چھُ نہٕ تہٕ پتہٕ چھُ سہلٕے تہٕ سون معنے چھُ مُدا آسن مقصد چھُ اسان یہِ کسٹٕمر گژھِ خۄش گژھُن تہٕ تُہۍ اگر تۅہہِ کَرُن آسہِ تہٕ تُہۍ یِیِو سٲنِس شاپس پٮ۪ٹھ کہیٖنٛۍ تہ پرٛابلِم چھےٚ نہٕ آ بِلکُل سُے تُہۍ یِیو سٲنِس شاپس پٮ۪ٹھ کٕہیٖنٛۍ تہِ پرٛابلِم چھےٚ نہٕ تہٕ تُہۍ گژھِو خۄش روزٕنۍ